ہیٚلو أسۍ کہِ حظ ہٮ۪کو تُہٕنٛز مَدَتھ کٔرِتھ نُن چاے وٲلۍ ہاں أسۍ حظ چھِ نُن چاے کٕنان تۄہہِ کیٛاہ اَکھ نُن چایہِ کَپ چھُ وُہَن رۄپیَن گژھان اَکھ نُن چاے کَپ چھِ وُہَن رۄپیَن گژھان آ بِلکُل نُن چاے حظ چھِ أسۍ اَتھ منٛز چھِ واریاہ اَسہِ محنت لَگان اَدٕ چھِ بَنان یہِ نُن چاے مطلب اتھ منٛز چھِ أسۍ گۄڈٕ یہِ چھِ مطلب پٔتلَس منٛز پَتہٕ نُن چاے تہٕ فُل ترٛاوان پَتہٕ حظ چھِ أسۍ یہِ اَکھ یہِ مطلب واریاہ محنت لگان پَتہٕ چھِ اَسہِ پٮ۪وان پاکھ دیُن اَدٕ چھِ یہِ بَنان پَتہٕ چھِ اَتھ پٮ۪وان نَیہِ سَرٕ وُشناوٕنۍ اَسہِ پَتہٕ چھِ اَسہِ پٮ۪وان اَتھ دۄہ وغیرہ وۅنۍ ترٛاوُن نوٗن وُچھُن پٮ۪وان اَدٕ حظ بیٚیہِ چھِ اَتھ منٛز پٮ۪وان تھوڑا کیٚنٛہہ برٛونٛٹھٕس چھِ یہِ سَمَوارَس منٛز پٮ۪وان پَتہٕ چھِ یِوان گرٛٮ۪کوٕنۍ پَتہٕ چھِ اَتھ سَمَوار کہِ مطلب تَژَر یِوان دِنۍ تیٛۅنٛگلو سۭتۍ پَتہٕ چھِ بَنان یہِ اَدٕ چھِ أسۍ ونان تَوَے چھِ اَتھ ییٖژاہ ریٹ وُہَن رۄپیَن اَہَن حظ آ تۄہہِ کۭتیٛاہ کَپ گژھنو کۭتیٛاہ کَپ گژھنو تۄہہِ نُن چاے پنٛژاہ کَپ گوٚو مطلب پنٛژاہ ہٮ۪کہٕ مو بہٕ تۄہہِ کَنسیشَن کٔرِتھ زٕ رۄپیہِ آ بِلکُل نَتہٕ چھِنہٕ کیٚنٛہہ تہٕ اَسہِ چھِ اَتھ محنت تۄہہِ ووٚنوٕ مےٚ گۄڈٕ تہِ أسۍ کٲژاہ محنت

نُن چایَس پنٛژاہ کَپ تیٚلہِ چھِ لَگہِ اَتھ زیادٕ ریٹ اَسہِ چھِ یُن اوٗرۍ یہِ بَناونہِ ٹھیٖک چھُ ٹھیٖک بیٚیہِ مطلب أسۍ یِمو تیٚلہِ سوٗزیو اَسہِ کوٚتَتھ چھُ یہِ واتناوٕنۍ أسۍ یِمو توٗرۍ ٹھیٖک چھِ حظ

نہَ نہَ مطلب أسۍ چھِ یہِ اَصٕل پٲٹھۍ بَناوان صاف شَفاف آیہِ پٲٹھۍ أسۍ چھِ گۄڈٕ اَکھ پٔتلہٕ نِوان تَتھ منٛز چھِ أسۍ آب ترٛاوان پَتہٕ چھِ تَتھ منٛز أسۍ یِم آیٹَم ترٛاوان نُن چاے وغیرہ بیٚیہِ چھِ یہِ سورُے یہِ فُل ترٛاوان پَتہٕ چھِ پَتہٕ چھِ أسۍ اَتھ پٮ۪ٹھ ہیٖٹ مطلب تھاوان دانٛمبرِس پٮ۪ٹھ پَتہٕ چھِ أسۍ اَتھ گرٛٮ۪کھ کھا کھالان واریاہَس کالَس أڑِس گٲنٛٹَس تَقریٖباً یا گھنٛٹَس ییٖژاہ چاے آسہِ پَتہٕ چھِ أسۍ اَتھ گرٛٮ۪کھ اَنان پَتہٕ چھِ اَتھ أسۍ تھاوان شیٚہَلوٕنۍ یُتُے اَتھ رنٛگ نیرِ پَتہٕ چھِ أسۍ اَتھ دۄد ترٛاوان پَتہٕ چھِ أسۍ اَتھ مَلٲے رَژھ تہِ ترٛاوان پَتہٕ چھِ أسۍ اَتھ گرٛٮ۪کھ اَنان پَتہٕ چھِ أسۍ اَتھ گرٛٮ۪کوَن گۄڈٕ پَتہٕ چھِ أسۍ اَتھ نوٗن وُچھان اَدٕ چھِ واتان تۄہہِ نِش یہِ چاے بٔنِتھ ٹھیٖک چھِ حظ تُہۍ دیٖزیٚو اَسہِ اٮ۪ڈ